السلامُ عَلیکُم مےٚ چھُ ناو موٗمن تہٕ بہٕ وَنو آز تۄہہِ کہ أکِس مانس جَنریشنہِ منٛز آسُن کوٗتہ سِتم چھُ گژھان یُس یہِ مان جَنریشنہِ ہُنٛد چھُ آسان أمِس چھُ بِچٲرِس آسان وُچھُن پَنٮ۪ن بُزرگن ہنٛدۍ واریاہ مثلہٕ سونٛچُن پَنٮ۪ن لۄکٹٮ۪ن تہِ بارے منٛز سونٛچُن أسۍ چھِ وُچھان کہِ یِم زَن لۄکٕٹۍ بَچہ چھِ یا سٲنۍ لۄکُٹ بوے بیٚنہِ چھُ آسان تِم چھِنہٕ ہیٚکان اصٕل پٲٹھۍ پَنٕنۍ خیالات پَنٕنۍ اکھ یِم تِمن ہنٛز سونٛچھ چھِ آسان سۄ چھِنہٕ ہیٚکان تِم ؤنِتھ آسان آسانی پٲٹھۍ کیٚنہہ سانٮ۪ن بُزرگن تِمن سمجاوُن چھُ سُہ واریاہ مُشکِل گژھان تہِ أسی چھِ واریاہ کوٗشش کٔران کہِ سُہ گوٚژھ اصٕل پٲٹھۍ گژھُن تہٕ ییٚمہِ حسابہٕ مطلب أسۍ چھِ بہٕ چھُس ونکیٚن پَننِس پانژھ ترٕہ پٮ۪ٹھ ژتجی وہر کِس ایجس منٛز مےٚ چھُ باسان کہِ مطلب یہِ چھُ میون اکھ أہم کردار بَنان کہ بہٕ کِتھ کٔنۍ کرکھ پَنٕنۍ شُرۍ پَنٕنۍ بٲژ پَننٮ۪ن بَڑٮ۪ن سۭتۍ کَنیٚکٹہٕ تِمن کِتھ کٔنۍ ہیٚچھناوٕ بہٕ کہِ اسہِ کہاہ چھُ کرُن کِتھ کٔنۍ چھُ پَکناوُن یُتھ زنٛدگی کِتھ کٲٹھۍ چھُ کرُن أسۍ چھِ عام طور وٕچھان اگر آز اکھ بَچہِ چھُ کیٚنٛہہ ڈِمانڑ کران سٲنۍ یِم بٔڑ بُزرگ چھِ آسان تِم چھِ وَنان ہاے یِمن چھُ صرف أتھۍ کُن گوٚمت یِم چھِ صرف پونٛسنٕے یوت ژھاران یِمن چھُنہٕ ماے مُحبتس کُن کہیٖنۍ مگر أسۍ کیاہ وَنو تِمن کہ وِنکینُک وقت یُس چھُ یہِ چھِ واریاہ ماڈٲرٕنۍ وَقت ونکیٚن چھِ سٲری یِمنٕے چیٖزن کُن گٔمٕتۍ تِمن چھُنہٕ کانٛہہ تہِ خیال کانٛہہ تہِ ماے محبت اگر آز اکھ بَچہ تۄہہِ پانس سۭتۍ چھُو تھاوُن تٔمس خٲطرٕ چھُ اہم أکِس مٲلس ماجہِ خٲطرِ کہِ سُہ تھایہِ تٔمس ہر اکھ فیسلٹی ایٚولیبٕل مگر ییٚمہِ وز یہِ کَتھ چھِ سانٮ۪ن بُزرگن واتان یا سٲنِس مٲلَس ماجہِ سٲنِس نانہِ بٔڑبَبس چھِ وَنان أسۍ اسہِ حظ چھُ بَچن خٲطرٕ ہر کانٛہہ چیٖز تھاوُن تِمن چھُ باسان أسۍ چھِ بَچہ بِگڑاوان تِم چھِ اسہِ تورٕ وَنان کیازٕ اسہِ چھُنہ کوٚرمت اسہِ چھِنہ شُرۍ رٔچھمٕتۍ تُہۍ آیو نہِ رچھنہِ مگر وۄنۍ کیاہ وَنو أسۍ ونکیٚن کِس وَقتس منٛز چھُ یُہے پَکوُن یِتھے کٔنۍ پَکان تہِ أسۍ چھِ وِچھان کہ سٲنۍ یِم نانۍ بٔڑبب چھِ آسان تِم چھِ وَنان کہ یہِ چھُ غلط ہُہ چھُ غلط مگر اکھ بَچہِ سَمجاوُن کہ یہِ چھُنہٕ ٹھیٖک یہِ چھُنہٕ غلط تِہنٛدٕ طٔریقہٕ سُہ چھُ سانہِ خٲطرٕ واریاہ مُصیبت بَنان سُہ چھُنہٕ سانہِ خٲطرٕ آسایشہِ ہُنٛد کأم آسان کہیٖنۍ تَمہ کِنۍ کیاہ چھِ أسۍ پیٚوان کرُن أسۍ چھِ وَنان نا بَچو یہِ چھُنہٕ کرُن یتھ کٔنۍ چھُنہِ کرن ییٚمہِ کہ وَجہِ سۭتۍ أسۍ پَنیو أتھو چھِ پَنٕنۍ بَچہِ پانس نِش دوٗر کران سارنی کھۄتہٕ بوٚڑ مصیبت یُس آز آمُت چھُ وَقتس سٲنِس أسۍ چھِ وُچھان ہر کانٛہہ چھُ سِگریٹس کُن لوٚگمت وۄنۍ کیاہ وَنو أسی گرس منٛز اگر نہِ أسۍ بَچس گیپ دِمو أسۍ بَچس ہیٚچھناوو کہ تٔمس کیاہ چھُ کرن کِتھ کٔنۍ چھُ پَکُن سُہ پَکہِ نہٕ کہیٖنۍ سُہ گَژھہ غلط راستس پٮ۪ٹھ پَگہ چھُ اسے سُہ بُکتُن تہِ أسۍ چھِ پَننس مألس ماجہِ آسان کَنٹینو وَنان ہر وز أپیٖل کران تہٕ حظ مہ کٔرہون أمِس یوٗتاہ لاڈ پیار یِتھے کٔنۍ چھُ آسان ساروی کھۄتہٕ بوٚڑ سِتم یُس زَن اسہِ وِچھنہ چھُ یِوان یِمن جَنریشن گیپن منٛز أسی چھِ وُچھان کہِ یِم زن بُزرگ چھِ آسان اسہِ چھِ بچہِ آسان تِمن اگر تھوڑا أسۍ ونان چھِ کیٚنٛہہ وُنہِ چھُ آسان وننے کینٛہہ تہٕ تٔمِس چھِ آسان نانۍ شروع گٔمٕژ ہا تُہۍ چھِو أمِس یِتھ کٔنۍ کران تُہۍ چھِو ہُمس ٹارچر کران یہِ بچور چھ یِتھ کٔنۍ یہِ بِچور چھُ ہُتھ کٔنۍ تہٕ یِم چیٖز زن چھِ أسۍ وُچھان کہِ مطلب یِم چیٖز یِمو وَجہِ سۭتۍ تہِ چھُ گژھان بَچہِ سٲنۍ خراب امہِ عَلاوٕ وۄنۍ چھِ واریاہ کیٚنٛہہ ہوٕے تہِ یِمن جَنریشنہِ منٛز ماے محبت گَژھہِ نہٕ کُنہِ دۄہ کم ماے محبت چھُ تتھے کٔنۍ تہِ ؤنتو نانۍ چھےٚ تٔمِس چھُ پَنُن اولاد تہِ تیوٗتھٕے ٹوٗٹھ تٔمس چھُ پَننِس اولاد سُنٛد اولاد تہِ تتھے کٔنۍ پٲٹھۍ ٹوٹھ آسان أکھتُیے وۄنۍ وُچھو تٔمس چھُ تَمہِ کھۄتہٕ سُہ زیادے ٹوٹھ پَہن آسان تٔمس چھُ آسان تمہِ سنٛد دِلی لگاو گوٚمت کہ یہِ چھُم اولاد سُنٛد اولاد أمس سۭتۍ گوٚژھُم نہٕ کانٛہہ غلط کرُن یا کیٚنٛہہ گژھن تٔمس چھِ آسان سۄ دِلس منٛز کٔراے ہِش مےٚ گوٚژھ أمِس واتُن زیادٕ تر وۄنۍ زَن یِم لَڑکہٕ چھِ آسان یِم چھِ نانٮ۪ن چھِ آسان زیادٕ پَہم لڑکہ ٹٲٹھ تِم چھِ وَنان ہا أمِس کوٚروٕ تۄہہِ یِتھ کٔنۍ أمِس کوٚروٕ سُہ ہُتھ کٔنۍ مگر أسۍ کیاہ وَنو کہِ کیاہ چھُ گژھان نبرٕ کٔنۍ وَقتس منٛز کوٗتاہ ہیٚچھناوو أسۍ نانۍ بٔڑبَب تِم چھِ بِچٲر پَننس پزرس سۭتۍ آسان مگر تیوٗت تہِ لینینسی تیوٗت تہِ آرام آسٲیش ہُن دِنہٕ باوَجوٗد چھُ بَچہِ خراب گژھان یُس زَن سانہِ خٲطرٕ چھُ پَگہِ واریاہ مُصیبت بَنان تَواے کِنۍ پَزن اسہِ برابر ہوٕے بیلَنس چھُ پیٚوان تھَوُن أکِس گرِکِس کماوَن وألِس گرکِس گر ما یُس نوٚش کوٗر چھِ آسان موٗج چھِ آسان مول چھُ آسان یِمن چھُ بَڑٕ محنت پیٚوان کرٕنۍ کہِ یِم کِتھ کٔنۍ تَھون مألِس تہِ برابر ماجہِ سۭتۍ تہِ برابر پَننٮ۪ن بَچن سۭتۍ تہِ برابر پَننٮ۪ن لۄکٹٮ۪ن باین بیٚنٮ۪ن سۭتۍ تہِ برابر کیازِ کہ یہِ چھُ ونکیٚن واریاہ سِتم آمُت کہِ ونکیٚن چھُ یہِ گژھان ہیٚرِ بۄن چھُ وچھنہٕ یِوان کہِ أسۍ کِتھ کٔنۍ کیاہ کرو کِتھ کٔنۍ پَکناوو برٛونٹھ کُن